کیٚنٛہہ کَلچَرَل فیٚسٹِوَل چھِ ہولی چھِ دِوالی چھِ دَسیرہ چھِ اونَم چھِ گَنیش چَتُرتی چھِ دُرگا پوٗجا چھِ گُروٗنانَک جینتی چھِ رَکشا بَنٛدھن چھِ عیٖدُالفِطر چھِ پُشکَر فیر چھِ تہٕ بہٕ چھیٚس مناوان عیٖدُالفِطر تہٕ یہِ چھِ یہِ مذہب چھِ مناوان اِس مُسلمان